آز برونٛٹھ تقریٖبن دَہ دۄہ برونٛٹھ کَرے مےٚ سوشَل میٖڈیاہَس پٮ۪ٹھ پوسٹ أسۍ ٲسۍ گٔمٕتۍ ٹوٗرَس بَنٛگَس تَتہِ ہَسا ٲس خوٗبصوٗرتی سیٖنرِی تَتہِ ہَسا تُجے اَسہِ فوٹو تٕمَے کَرے اَپلوڈ اَسہِ تاکہِ باقیَن تانۍ واتن تِم باقٕے ہٮ۪کَن ایکٕسپٕلور کٔرِتھ تَتھ